اچھا یِم یہِ چھِ پوٚز بالِوُڈَن چھِ یِم نٔوۍ نٔوۍ فیشَن یِم ٹرٛٮ۪نٛڈ کٔرۍ مٕتۍ پرٛٮ۪تھ کُنہِ جایہِ پنٛنٮ۪ن سٲنِس ہِندوستانَس منٛز البتہ کینٛہہ فِلمہٕ چھِ یا کانٛہہ ہیٖرو چھُ تہِ یُس سُہ پَلو لاگہِ یا مسَس سٕٹایل بَدلاوِ یا بیٚیہِ کینٛہہ بیٚیہِ کینٛہہ تٔتھۍ تم چھِ کَران لوٗکھ تٔتھی فالو یہِ ہَسا چھِ ٹرٛٮ۪نٛڈاہ اَکھ نا سے نا مےٚ نا سا چھِ یُس یہِ کانٛہہ ٹرٛٮ۪نٛڈاہ کوٚرمُت نا سہ چھُس کانٛہہ سِمِلَر کینٛہہ پَلو لاگان یا کیںٛہہ سٕٹایل تھاوان یُتھ فِلمہِ منٛز آسہِ بہٕ نا سے چھُس کانٛہہ ٹرٛٮ۪نٛڈ فالو کَران